وعلیکُم سَلام شُکُر شُکُر رۄبَس کُن فَرمٲیِو کٔرۍ تو حُکُم جِناب

ٹھیٖک چھُو کیٛاہ تۄہہِ تۄہہِ چھُو یہِ چھا میریج فَنٛگشَن کِنہٕ یہِ چھِ بَدَل کانٛہہ پاٹی چھِ اَتھ چھُنہ

ٹھیٖک کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ پَرواے

تۄہہِ کٔژَن دۄہَن چھُو ضروٗرَت اچھا سِمپٕل نایٹ نا ٹھیٖک ٹھیٖک ٹھیٖک

تہٕ اچھا ؤنۍ تو تُہۍ مطلب کَمہِ آے کیٛاہ چھُ مطلب بہٕ چھُس ہے یہِ چھُ پَیی پرٛوفیشنَل سِنٛگِنٛگ چھ یہِ ہا یہِ چھُ پرٛوفیشنَل سِنٛگِنٛگ چھُنہ اَمہِ خٲطرٕ چھُ تۄہہِ پونٛسہٕ تہِ کھَسہٕ نو جان مُفتٕے ما یی کانٛہہ

آ یوٚتام فَ فَجر پَرن فجر یُتھُے گژھِ تہٕ اَسہِ چھُ شۄنٛگُن چھُنہ

تہٕ أسۍ کیٛاہ سا چھِ نایٹَس ہٮ۪وان مےٚ چھِ مطلب کُنسٕے زٔنِس یُن کِنہٕ مےٚ چھِ پَنٕنی سٲتھی تہِ اَنٕنی سۭتۍ ہے نَسا وۄنۍ یہِ چھُ مطلب ہُتھ منٛز چھِنہ مطلب یہِ چھِ تَمے حِساب چھُ آسان اَمی اہَن سا اوٚوَے ٹھیٖک سون گرُپ چھُ سون گرُپ چھُ پانٛژَن نَفرَن ہُنٛد کٔژَن نَفرَن ہُنٛد پانٛژَن آ تَتھ منٛز چھِ تیٚمَن تِمَن ڈِ ڈِفرَنٛٹ مختلف آلات پٮ۪وان بَجاوٕنۍ آ تہٕ تَتھ ما لَگہِ اَتٮ۪ن اَتٮ۪ن لَگہِ نہٕ تَتھ گژھِ نہ ہاں اہَن سا ضروٗری یہِ چھِ پوٚز کَتھ چھِ کاربار پںُن پنُن اللہ تعالٰی ہَن تھوٚمُت بٲگرٲیِتھ اَتھ کیٛاہ کَرِ اِنسان تہٕ وۄنۍ چھِ أسۍ نَفَر پانٛژھ شےٚ پارٹی منٛز آسان گۄڈنٮ۪تھٕے بَتہٕ کھیٚمو أسۍ أتی تِکیٛازِ أسۍ چھِ دوٗر بَسان تہٕ تۄہہِ چھُنہ اَسہِ کوٚت چھِ یُن اَسہِ چھےٚ یور یُن سرینگر اچھا کھِرَم کھِرَم ٹھیٖک تہٕ تہٕ بَتہٕ کھیٚمو أسۍ کالچَنُک أتتھٕے چھُنہ تہٕ بیٚیہِ چھِ أسۍ أسۍ چھِ ہٮ۪وان نایٹَس چھِ أسۍ رۄپیَس وُہ ساس ہٮ۪وان اگر تۄہہِ منظوٗری چھُو تہٕ تیٚلہِ وۄنۍ بہٕ پَگہہ نَفرَن تہٕ تۄہہِ ڈیٹ کیٛاہ چھُ ڈیٹ کَتھ ڈیٹَس پٮ۪ٹھ چھِ اَسہِ یُن ٹھیٖک

یہِ چھُ سُے نہ سا وۄنۍ اَسہِ دوٚپمو تۄہہِ اَمہِ برونٛٹھ اَوَے زِ أکسٕے دۄہَس چھ أکسٕے نایٹَس تِکیٛازِ شوق وٲلۍ چھِنہ تِم چھِ دَپان ییٚمہِ ساتہٕ مہراز یی تَمہِ ساتہٕ گژھِ گٮ۪وَن بٲتھا آسُن تَتھ چَلہِ نہٕ اچھا تۄہہِ چھو کالچَنہٕے یوت محفِل گَرماوٕنۍ نا آ تَتہِ تَتھ محفِل منٛز چھا زَنان مٔہنِو کِنہٕ مَردٕے یوت آسن اچھا رَلہٕ مِلہٕ نا اچھا تھیٖک ٹھیٖک آ یہِ چھُ مطلب وُہ ساس چھِ وۄنۍ نایٹَس ہٮ۪وان تہٕ ہے نہ سا اَسہِ چھُنہٕ اَسہِ کَتھ کٔرِو بَدنام ہے اَسہِ چھُ پںُن کاربار اَسہِ مَتہٕ تھٲے تون کٕہٕنۍ برونٛٹھ کَنہِ یہِ چھُنہٕ تۄہے یہِ چھُ یہِ چھُ تِمَن لونڈٕ یہِ چھُنہ یِمَن لونڈَن اَتہِ کھَسان اہَن سا ہے اَسہِ کیٛاہ تَتھ سۭتۍ یا تِمَن زَنانہٕ مٔہنوٮ۪ن ژھٕن سا وَنہِ تَتھ بَلاے تہٕ وۄنۍ ہے ہے نَفَر کَم پَہَم چَلو سَہلٕے چھُ کینٛہہ چھُنہٕ رۄپیَس دہ ساس تھٲے زیو وۄںۍ را أسۍ چھِنہٕ یہِ مطلب لوکَل سِنٛگَر ما چھِ ہے مطلب تُہۍ نیٖرِو نٮ۪بَر بٮ۪بَر ما چھُو وٕنۍ مےٚ باسان اَمہِ حِساب درٛٲمتی یہِ چھُنہٕ یہِ لوکَل اتٮ۪ن اَنہون کانٛہہ کاندراہ واندراہ سُہ گٮ۪وٕ ناوہون تہِ ما چَلہِ یہِ چھِ ہے پرٛوفیشنَل سِنٛگِنٛگ چھُ تۄہہِ پَیی اَتھ چھِ خرچہِ تہِ یِوان تَمے آے ہے وَنہِ تھٲے زیو کُنی کَتھِ تھٲے زیو رۄپیَس پنٛداہ ساس تہٕ

چلو کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ أسۍ یِمو مہ أسۍ یِمو أسۍ چھِ أسی چھِ خدمت گُزار أسۍ چھِ کینٛہہ چھُنہٕ پَرواے ہے نہ سا اَسہِ ہے چھِ اَسہِ چھُ گاڑِ وول آسان پَنُن سۭتۍ ہے کٲنٛہہ وۄنۍ چھ وۄنۍ ضٔروٗری سارنٕے آسہِ گٲڑۍ وۄنۍ گاڑِ وول چھِ اَسہِ پَنُن آسان تہٕ اَوا تُہۍ روٗزِ تُہۍ روٗزیو ریڈی ریڈی روٗزیو تُہۍ تہٕ أسۍ چھِ ریڈی أسۍ روٗزِ چھِ پنٛنہِ آے ریڈی تَمہِ برونٛٹھ چھِ اَسہِ فنٛگشَن أکِس دۄن دۄہَن تہٕ اَمہِ دۄہ چھِ اَسہِ اچھا اَسہِ چھِنہٕ یہِ مطلب اگر یہِ سَمہِ وَمہِ کینٛہہ سُہ چھُ تَتھ سۭتۍ کَرُن اَسہِ رَٹان تَتھ سۭتۍ اِنکلوٗڈ کِنہٕ سُہ چھُ الگٕے اگر مطلب کانٛہہ آ تِکیٛازِ شوقہٕ وٲلۍ چھِنہ آسان مطلب کانٛہہ چھُ پنٕنۍ وٲرۍ ترٛاوان رۄپیہِ ہَتھ رۄپیہِ پنٛژاہ ترٛاوان اچھا اچھا ٹھیٖک چھُ چلو چلو کینٛہہ چھُنہٕ أسۍ وٲتۍ أسۍ وٲتۍ تہٕ تُلِو تُلِو بِہِو چلو کینٛہہ چھِنہٕ